ییٚلہِ أسۍ گُرۍ سوارِ چھِ گژھان گُرۍ رایڈ کرنہِ ییٚلہِ أسۍ گُرِس پٮ۪ٹھ چھِ کھسان تٔمِس چھِ أسۍ تھوان گۄڈٕ زیٖن لٲگِتھ زیٖن گوٚس آسُن اصل گُر تہِ گوٚس آسُن اصل دوٚر کھیٚن چیٚن گوٚس آسُن گُرۍ کھیٚومُت تریشا ویشا چھِ أسۍ تھاوان گُرِس دِتھ پتہٕ ییٚلہِ أسۍ گُرِس چھِ کھسان گژھان چھِ أسۍ گُرۍ سوارِ کھسِتھ کھسان چھِ أسۍ گُرِس پہلگامس پہلگام چھِ أسۍ کھسان گژھان چھِ شیٖش ناگ شیٖش ناگ تہٕ ییٚلہِ یِوان چھِ تورٕ گُرِس پٮ۪ٹھ واپس یورٕ چھِ اسہِ لگان واریاہ ٹایِم پکنس تہٕ گُرۍ رایڈس تہٕ پکان چھِ أسۍ برٛونٛٹھ ییٚتٮ۪ن تامتھ تھکھ آسہِ کڑُن کُنہِ بیٚہمو کُنہِ شہلِس پٮ۪ٹھ ییٚلہِ اسہِ تھکاوٹ چھِ یِوان گُرۍ رایڈ کرنس پٮ۪ٹھ پتہٕ ییٚلہِ أسۍ پہلگام چھِ وا پتہٕ ییٚلہِ أسۍ پہلگام چھِ تُلو پنُن سامان سورُے گُرۍ رایڈس بیگس منٛز تھاوو سورُے ییٚلہِ اسہِ بیگس ویگس منٛز تھوٚو سورُے یہِ کمپلیٖٹ کٔرتھ کھسان چھِ أسۍ بیٚیہِ گُرِس تہٕ کھسان چھِ أسۍ شیٖش ناگ کُن تہٕ ییٚلہِ أسۍ شیٖش ناگ چھِ واتان تھوان دِوان چھِ أسۍ تتہِ ٹٮ۪نٹا وٮ۪نٹا بیٚہوان چھِ راتس تتہِ اصل پٲٹھۍ پتہٕ ییٚلہِ أسۍ صُبحن چھُ گاش ییٚلہِ یِوان چھُ پتہٕ چھِ أسۍ واپس لاگان گُرس زیٖن تُلان پنُن سورُے سامان پکان چھِ أسۍ گۄپھایہِ کُن ییٚتہِ درشن چھِ کران پکان چھِ أسۍ تور ییٚلہِ أسۍ تور تہِ چھِ واتان ییٚلہِ أسۍ تتہِ چھِ راتھا دِوان ییٚلہِ أسۍ تتہِ سٲری چھِ درشنہ ورشنہ کران تتہِ گۄپھایہِ پتہٕ ییٚلہِ أسۍ گۄپھایہِ نیرن پتہٕ ییٚلہِ أسۍ وٕچھان چھِ گُر چھےٚ ٹھیٖک گُرس مہ زیادٕ تھکاوٹ دِوان چھِ گُرِس أسۍ کھیٚن چیٚن بیٚیہِ پکان چھِ أسۍ گُرۍ رایڈس پٮ۪ٹھ گُری رایڈس پٮ۪ٹھ چھُ الگٕے سکوٗن یِوان اکھ گوٚو سکوٗن تمہِ لٹہِ گٔے چھُٹی سکوٗنس پکان چھِ أسۍ برٛونٛٹھ برٛونٛٹھ گُرۍ سوارِ وٕچھان چھِ زیٖن روٗدا وۄنۍ ٹھیٖک بیٚیہِ چھِ آسان تتھ ییٚتٮ۪ن کھۄر چھِ تھوان گُرِس تِمن کِلین پٮ۪ٹھ تھوان چھِ أسۍ چِرٕ سۄ اصل پٲٹھۍ رز تھوان گُرِس ٹایٹ کٔرتھ دِوان چھِ بیٚیہِ چھِ اسہِ آسان کمچہٕ سۭتۍ ییٚلہِ اسہِ گُر چھُ کمچہٕ سۭتۍ زیٖر پکناوان چھِ أسۍ گُر تیز تیز کٲنٛسہِ چھِ آسان گُر ژُپنٛجہِ پکان رُکان چھِنہٕ أسۍ کینٛہہ ییٚلہِ أسۍ تور چھِ پتہٕ لاگان واپس پتہٕ چھِ پتہٕ وسان آرام سان پتہٕ چھُ تور یِوان سورُے ؤچھنہٕ کتٮ۪ن کیٛاہ چھُ کتٮ۪ن ہیٚکو بِہِتھ بیٚیہِ پتہٕ چھِ أسۍ آسان سونٛچھان وۄنۍ ترو یتھ ییٚمہِ سایڈٕ ترٕوا گُرِس پٮ۪ٹھ ییٚمہِ سایڈٕ ترٕوا گُر مہ ہیٚکہِ کُنہِ جٲے بۄن گٔژھِتھ گُر روزے ٹھیٖک گُر چھُ اسہِ اصل پٲٹھۍ گُرِس مہ چھُ کانٛہہ دود مہ کوٚرُن گُرِس تمہِ حساب چھِ أسۍ برٛونٛٹھ برٛونٛٹھ پکان بیٚیہِ چھِ أسۍ آسان کینٛہہ گُرِس پٮ۪ٹھ چھُ اسہِ الگٕے مزٕ یِوان گُرۍ رایڈ کرنس